آ یِم کیٚنٛہہ کامن آکوپیشَنس چھِناہ پُلوٲمِس ڈِسٹٕرکس منٛز چھُم وایا بِزنس بِزنِس وُچھ مےٚ واریاہ زیادٕ یِم کریر چھِ یِم پٔرسیٖو کران سُہ چھُ أڈۍ چھِ گَژھان ایم بی بی ایس خٲطرٕ میکزِمم یا اِنجیٖنَرینٛگ ٹھیٖک تَمہِ پَتہٕ چھُ کیٚنٛہہ رَٹان آرٹس وَغیرہ اور کیٚنٛہہ چھِ کران پی جی کیٚنٛہہ چھِ پی ایٚج ڈی کران اور یا کیٚنٛہہ چھِ گَژھان ٹیٖچِنگ منٛز تِم مگر میٛٲنۍ چھِ یِہَے مطلب اَزکَل یُس بہٕ وُچھان چھُس بِزنِسَس کُن چھُ زیادٕ زیادٕ گَژھان بڑان رحجان اور ییٚمہِ سٍتۍ کیٛاہ چھُ گَژھان ییٚمہِ سٍتۍ چھُ پٔزی مطلب سیٚودُے اکونامی چھِ گَژھاان کِرٛییٚٹ بِزنِس گوٚو کَھڑا پَنُن یہِ ہیٚکہِ پَنُن رہن سہن اصٕل پٲٹھۍ کٔرِتھ فیملی اگر بچہِ مطلب پکناوان پَنُن اور یہِ چھُ اَور آل گَژھان سٲرِی کیٛاہ گژھان اِکونامی کُن کَنٹریبوٗٹ اور اَمہِ سٍتۍ چھُ گَژھان اَکھ وے آف لایف تہِ چیٚنج فار ایٚکزامپُل یِم پرٛانہِ زَمانہٕ أسۍ نہَ ییٖژاہ اَسہِ ٲس کِہیٖنٛۍ اَمہِ سٍتۍ کیٛاہ چھُ گَژھان اَمہِ سٍتۍ گٔیہِ کٲم اَکھ طریٖقہٕ بٔڈیوس زِنٛدگی ہُنٛد پَلو آیہِ کھٮ۪ن آو اَصٕل ٹرٛانسپورٹ آو پَنُن پٔرسنل ٹرٛانسپورٹ پَنُن پَنُن موبایل پَنُن لیپ ٹاپ اوٚنُکھ اور لایف سِٹایل چھُ چینج گَژھان اور بیٚیہِ وُچھ مےٚ زیادٕ پَہم وۅنۍ ایگریکَلچر بِزنِسَس کُن تہِ چھِ زیادٕ کران کیٛاہ چھِ وَنان مطلب گورمِنٛٹ جابس چھِ واریاہ کٔم وۅنۍ ایٚویلیبُل آسان اَمہِ موٗجوٗب چھُ پرٛیویٹ سیٚکٹرس کُن گَژھان اگر نہٕ وُنہِ تِتہِ کرن تَمہِ موٗجوٗب چھُ گژھان بِزنِسس کُن یا ترٛاوَن ترٛاوُٹ فارمِز یا کرن ہاے ڈینسیٹی پُلانٹِنٛگ یا ترٛاوَن مَشروٗم فارمِنٛگ کَرن یا چھُ وُچھ مےٚ اَجہ یِم چھِ گَژھان اَسہِ فیٖمیل فوک ہا نا یوٚکُن ووٗل ووٗل کامہِ کُن وونَن بینانہٕ وَغیرہ چھِ کران یِم یا ییَرسس کُن تہٕ تِم چھِ تَپٲرۍ پَنُن روزگار کَماوان